شُپین ڈِسٹرکس منٛز چھ ژوٗنٛٹھۍ آنٛچار موشوٗر اسہِ یُس پرانہِ زمانہٕ پٮ۪ٹھ ووت بناوان تہٕ سُہ کِتھہٕ کأٹھۍ چھ أسۍ بناوان تٔمہِ خأطرٕ چھ اکھ سپیشل کالٹی ژوٗنٛٹھٮ۪ن ۂنٛز پٮ۪وان اَنٕنۍ تٔمہِ پتہٕ چھ پٮ۪وان سُہ دۄہس کھنٛڈس ہۄکھناوٕنۍ تِم کترأیِتھ یُتھُے تِم کترأوۍ پتہٕ چھ تِمن کٔاشِر تیٖل یِوان تھوڑا ترٛاونہٕ کأشُر تِلہٕ گۄگُل بیول یِوان ترٛاونہٕ جاوین رَژھا پٮ۪وان ترٛاوٕنۍ رۄہنہٕ گوٚل رسا پٮ۪وان ترٛاوٕنۍ تہٕ تٔمہِ پتہٕ ہسا چھ یِوان سُہ مسالہٕ رلاونہٕ تہٕ یِوان أکِس کترِ بانس منٛز تھاونہٕ پٮ۪ٹھہٕ پٮ۪وان مومجام تھاوُن بیٚیہِ ڈکھنہٕ دیُن تہٕ تٔمہِ پتہٕ چھ تَتھ دم کران پانٛژھ ٹوٚ پنٛداہ دۄہ تٔمہِ پتہٕ ہسا چھُ سُہ اِستِمالس منٛز یِوان اَننہٕ یُس نہٕ گرِ ہیٚکہِ بنأیِتھ تٔمہِ خأطرٕ چُھُ اکھ مشہوٗر دُکان اِمام صأبنہِ تٔمِس چھُ ناو رٔحیٖم صأبُن دُکان چھُ سُہ مشہوٗر حظ تہٕ تَتی ہسا چھُ سُہ بنان